اگر ہَسا أسۍ گرٛوسرِی شرٛاپٕچ کَتھ کَرَو تہٕ سٲنِس گامَس منٛز ہَسا چھُ

گروٗسرِی شاپ ییٚتہِ ہر کانٛہہ

سامان دٔستِیاب چھُ اَتھ ہَسا چھُ واریاہ زیادٕ دوٗرِ پٮ۪ٹھ لُکھ یِوان أمی دُکان پٮ۪ٹھ ہَسا چھُ لُکھ چیٖز نِوان تہٕ بیٚیہِ واریاہ زیادٕ سَستہٕ چیٖز میلان یہِ ہسا چھُ ضِلعہٕ بنٛڈپورِ پٮ۪ٹھ زٕ ڈاے کِلوٗ میٖٹر

ییٚتہِ سون گام بٔسِتھ چھُ سٲنِس گامَس منٛز چھُ یہِ اَکھ وٲحِد گرٛوسرِی شاپ یور واریاہ دوٗرِ علاقو پٮ۪ٹھ لُکھ چھِ یِوان سۄداہ رَٹنہِ اَمہِ باوجوٗدٕ چھُ یہِ واریاہ زیادٕ سَستہٕ تہٕ اَکھ کالٹی وول چیٖز کٕنان بیٚیہِ چھُ

باقیو دُکانٛدارو نِش ریٹَس منٛز تہِ واریاہ زیادٕ کٔمی کَران مےٚ ییٚلہِ تہِ أمِس نِش چیٖز اَنو یہِ ہَسا چھُ واریاہ زیادٕ سَستہٕ تہٕ بیٚیہِ سَہل تہٕ آسان چیٖز دِوان یہِ ہَسا چھُنہٕ کِہیٖنٛۍ تہٕ اَتھ منٛز زیادٕ

زیٚنان أمِس ہَسا چھِ واریاہ زیادٕ تعدادس منٛز لُکھ یِوان چیٖز اَننہِ بیٚیہِ ہَسا چھُ واریاہ زیادٕ دوٗرِ واریاہ زیادٕ دوٗرِ پٮ۪ٹھ

یِوان

تُلان اَمہِ باوجوٗد یہِ ہَسا چھِ اَتھ دُکانٛدارَس واریاہ زیادٕ أمِس دُکانٛدارَس واریاہ زیادٕ مال تہِ

دٔستِیاب آسان یُس مال

ہسا چھُ یُس مال اَسہِ

تھاوان باقیو دُکَانٛدارو

اگر ہَسا أسۍ کَتھ کَرو

دُکانٕچ یہِ ہسا چھِ صاف شَفاف مکان

ہسا چھِ واریاہ زیادٕ یہِ ہَسا چھِ واریاہ زیادٕ صفٲیی تہٕ واریاہ زیادٕ صاف چیٖز دٔستِیاب آسان بیٚیہِ ہَسا چھِ

واریاہ زیادٕ

گژھان

کانٛہہ تہِ چیٖز اَنو سُہ ہَسا چھُ واریاہ زیادٕ

اَصٕل

صاف آسان اَمہِ باوجوٗد ہسا چھِ

چُکاو دُکاو تہٕ کَران تِکیٛازِ اگر ہسا أسۍ اگر ہَسا أسۍ

چُکاو دُکاو کَرو نہٕ توتہِ ہَسا چھُ یہِ دِوان واریاہس اَصلَس ریٹس چیٖز أسۍ نسا چھِنہٕ زیادٕ چُکاو دُکاو پٮ۪وان کیٚنٛہہ کَرٕنۍ أمۍ سۭتٮ۪ن ہَسا چھُ

واریاہ مُتٲثِر سَپدان أمِس نِش چھُ ہر کانٛہہ گرولی سامان دٔستِیاب آسان ہَرٕ وقتہٕ تہٕ ہَرٕ کُنہِ سُچویشنہِ تہٕ سیٖزنَس منٛز اَسہِ نَسا چھُنہٕ کانٛہہ تہِ سختی درپیش یِوان